اَسلام علیکُم ورحمت اللہ وبرکاتہُ بہٕ چھَس بنڈپورِ روزان اۭں برونہہ ٲسۍ أسۍ خاندر خاندرٕ مٔنزۍ اوس اَسہِ کانہہ رِشتہٕ دارس آسہِ ہے خاندر آسان اۭں رٮ۪تھ برونہہ ٲسۍ یِوان مطلب پرٛیژھان ٲسۍ پَتہٕ ٲسۍ مطلب تور تَتہِ تور گژھان ٲسۍ تَتہِ ٲسۍ روٚف آسان کران تَتہِ ٲسۍ تٔمۍ اَگر تِمَن مطلب کٲم ٲسۍ آسان کَرٕنۍ تَتہِ ٲسۍ سٲری گژھان سَمان ٲسۍ پَتہٕ ٲسۍ تِمَن پَتہٕ کٲم کران پوشان ٲسۍ تِمَن اَگر مطلب کانہہ تہِ آب اوس نہٕ برونہہ آسان کِہیٖنۍ پَتہٕ ٲسۍ دورِ پٮ۪ٹھ واریاہ دوٗر پٮ۪وان گژھُن اَسہِ تتٮ۪تھ آب اَنُن اۭں واریاہ کورِ ٲسۍ آسان مطلب تَتٮ۪ن تِم ٲسۍ پَتہٕ کٲم تہِ کران أسۍ اَگر تِمَن کانہہ تہِ کٲم ٲسۍ پَلو ٲسۍ آسان چھلٕنۍ بانہٕ ٲسۍ آسان چھَلٕنۍ آب اوس تَتہِ اسہِ تِمَن مَکانَس آسان صفٲیی کَرٕنۍ اَسہِ مَگر رٮ۪تھ برونہہ ٲسۍ تھاوان کٔرِتھ بیٚیہِ ٲسۍ نہٕ پَتہٕ شامَن سَمان ٲسۍ پَتہٕ تَتہِ سٲری روٚف کران اوس واریاہ مَزٕ مَگر آز چھُنہٕ سُہ کِہیٖنۍ روٗدمُت آز چھُ پَییہِ چھےنہٕ لَگان مطلب خاندر کَپٲرۍ چھُ گژھان یوتانۍ نہٕ مانزِرات چھِ واتان توتانۍ چھنہٕ پاے لَگان کیٚنہہ تَمہِ دۄہ آسان آنگَن ییٚلے أسۍ سٲری مطلب گژھان آسان بٲتھ وَنان مَگر آز چھنہٕ پاے لَگان کِہیٖنۍ نہٕ آز چھُ سارویو ٹیٖن تھٲومٕتۍ گٔنڈِتھ پَتہٕ چھُنہٕ لَگان کیٚنہہ خاندر کر چھُ آسان بیٚیہِ چھِ یِم مطلب لَڑٲے گژھان آز پَتہٕ چھنہٕ کٔہٕنۍ یِوان خاندرَن منٛز سٲری چھِ آسان گرے بِہِتھ اۭں مطلب ییٚتیتھ تہِ چھِ آسان مطلب لَڑٲے تھاوان برونہہ ٲسۍ نہٕ تھاوان کیٚنہہ اَگر لڑٲے ٲس گژھان پَتہٕ ٲسۍ نہٕ خانرَن منٛز یِوان ٲسۍ گژھان تَتہِ سَلہہ آز چھِنہٕ تَتہِ کِہیٖنۍ آز چھُ خٲلی لڑٲے تھاوان پَتہٕ چھِ نہٕ خاندرَن منٛز گژھان کِہیٖنۍ نہٕ اَگر گژھو تیٚلہِ گژھو خاندرٕکی دۄہ بَتہٕ کھٮ۪نۍ تہٕ آے تورٕ تہٕ پَتہٕ مۄکلٮ۪و برونہہ اوس یِوان واریاہ مَزٕ ٲسۍ مطلب تَتہِ اوس آسان مطلب برونہہ ٲسۍ ییٚتہِ مطلب خاندرَس پٮ۪ٹھ اوس مےٚ واریاہ مَزٕ یِوان مطلب آز چھنہٕ تِیہہ کِہیٖنۍ آز چھِ مطلب ییٚتہِ تٔمۍ ٲسۍ مَلہٕ مٲنز ٲسۍ کران مَس ٲسۍ تراوان آز چھُنہٕ کِہیٖنۍ آز چھُ خٲلی مَسا مَسا تَتہِ تِمَن یِوان أمَن کٔژَن تانۍ رِشتہٕ دارَن یِوان پریژھنہِ ٲسۍ برونہہ أسۍ ساروٮ۪ن أسۍ سٲرسٕے گامَس ٲسۍ سال کران أتی ٲسۍ یِوان پَتہٕ ٲسۍ سٲری سَمان وَنان ٲسۍ بٲتھ مَگر آز چھِنہٕ تہِ کِہیٖنۍ آز چھُ اۭں پَنٕنٮ۪نٕے کٔژَ تانۍ گرَن گَرٕکۍ بٲژ آسان تٔمنٕے یوت چھُ یِوان پرٮ۪ژھنہٕ بَس باقٕے چھُنہٕ کٲنسہِ یِوان پرٮ۪ژھنہٕ بَس بیٚیہِ بیٚیہِ چھِ یہِ تِم واریاہ آسان مطلب یِم برونہہ برونہہ ٲسۍ واریاہ آسان یِم مطلب مےٚ تٔمۍ لۄکٔٹ لۄکٔٹ ٲسۍ آسان تَمہِ دۄہ اوس یِوان واریاہ مَزٕ بیٚیہِ اوس مطلب بیٚیہِ اوس برونہہ ٲسۍ پَتہٕ ٲسۍ یِوان ٹینٹ تہٕ ٲسۍ آسان مطلب آز تہِ چھِ آسان مطلب آز چھُ واریاہ خرچہٕ یِوان کرنہٕ مَگر تیوٗت مَزٕ چھُنہٕ یِوان کِہیٖنۍ نہٕ اۭں پَتہٕ مطلب ٹایم تہِ چھُ بَچان مَگر مَزٕ چھُنہٕ یِوان کِہیٖنۍ نہٕ تَمہِ دۄہ اوس واریاہ مَزٕ ٲسۍ مطلب پرٲنۍ سَمان اَگر نہٕ واتہَن تہِ نہٕ کِہیٖنۍ تہٕ تِمَن ٲسۍ ساروٮ۪ن پریژَھان اَگر آز کانہہ خاص رِشتہٕ دار تہِ چھُ آسان تِمَن چھُنہٕ یِوان پرٮ۪ژھنہٕ کِہیٖنۍ نہٕ پَتہٕ چھُ تِمَن مطلب واریاہ مطلب چھِ یِم مطلب ٲسۍ برونہہ ٲسۍ مطلب رِچوَلٕز مَناوان تِم چھِنہٕ آز یِوان مَناونہٕ کِہیٖنۍ نہٕ آز چھُ مطلب سٲری پَنُن پانَس کٔژتانۍ مطلب آسہِ خاندر تہٕ پَتہٕ کیاہ پَتہٕ چھُنہٕ مطلب ییٚتیہِ ژٕ ٲسۍ برونہِم مطلب برونہہ ٲسۍ کران کیٚنہہ تہِ ٲسۍ آسان بٲتھ ٲسۍ وَنان یا آز تہِ چھِ مَگر تِتھۍ کٔنۍ چھُنہٕ سُہ ماحول روٗدمُت کیٚنہہ یا برونہہ ٲسۍ سَمان ٲسۍ پَتہٕ ٲسۍ گِندان آسان تِم لۄکٕٹۍ لۄکٕٹۍ شُرۍ مَگر واریاہ کیٚہنہ آسہٕ مطلب تِم گِندان آسان اۭں بیٹَس ٲسۍ آسان گِندان مَگر آز چھُنہٕ روٗدمُت تیُتھ آز چھُ خٲلی اَگر موبایِل آسن تٔمنٕے موبایلَن پٮ۪ٹھ آسان گِندان پَنُن چھُ آسان سٲری بیٚکِس چھُنہٕ کہیٖنۍ نہٕ پریژھان پَتہٕ تَمہِ دۄہ مطلب اوس یِوان واریاہ مَزٕ ٲسۍ مطلب ہُتھ کَنۍ أتی ٲسۍ پرٮ۪کٹِس تہِ لَگان آز چھُ پَتہٕ لَگان أکسٕے جایہِ بٮ۪ہوان کھسان اۭں پھوٚکھ کھسان بیٚیہِ چھُنہٕ مطلب آز تیوٗتاہ مَزٕ تہِ یِوان کِہیٖنۍ نہٕ واریاہَن جاٮ۪ن چھُ مطلب تِتھٕے کٔنۍ یِوان پرٲنی پٲٹھۍ یِوان مَناونہٕ مَگر واریاہَن جاین ییٚتہِ مطلب ییٚتہِ أسۍ چھِ روزان ییٚتہِ چھُنہٕ مطلب تِتھۍ کٔنۍ یِوان آز خاندر کرنہٕ کِہیٖنۍ نہٕ برونہِم پٲٹھۍ مطلب یِتھۍ کٲٹھۍ کران ٲسۍ خاندر ٲسۍ مطلب برونہٕے اوس تومُل اوس آسان ژَھٹُن اۭں مَس اوس آسان تراوُن یا مَلہٕ مٲنز ٲسۍ آسان کَرٕنۍ ٲسۍ سۄ تَمہِ دۄہ کران مَگر آز چھُنہٕ کِہیٖنۍ آز چھُ اَگر آسن ہَمساے آسن دۄن ترٮ۪ن پرٮ۪ژَن تہٕ بَس باقٮ۪ن چھُنہٕ آز پریژَھان کِہیٖنۍ نہٕ بیٚیہِ ٲسۍ أسۍ برونہہ نِیاز تہِ ٲسۍ کران یا نِیاز چاے ٲسۍ آسان گاو ٲسۍ پرٮ۪ژھان پَتہٕ ٲسۍ سۄ مولوی صٲبَس تہِ کران دعوت یا دۄدٕ تٔہَر ٲسۍ أنمٕژ ساروٮ۪ن مطلب ٲسۍ یِوان محلَس اوس یِوان پرٮ۪ژھنہٕ پَتہٕ اوس نِیاز چاے کران مَگر آز چھُنہٕ پَتہ لَگان یا ژامَن ٲسۍ بٲگراوان آز چھنہٕ کِہیٖنۍ لَگان پَتہ مطلب کَپٲرۍ پِیایہِ گاو یا کیٚنہہ آز چھُنہٕ تِم تِتھۍ کیٚنہہ یا بیٚیہِ اوس آسان مطلب زٔمیٖندار دانہِ اوس مطلب مۄکلاوان چھٔمبِتھ پَتہٕ ٲسۍ تِم نِیاز کران مَگر آز چھُکھ سُہ سورُے کیٚنہہ مٔشرومُت آز چھُ مَسا اَگر کٔڑٕکھ تٔہَر اگر نہٕ تیٚلہِ چھِنہٕ تٔمۍ تٔہَر تہِ کَڑان کِہیٖنۍ نہٕ اۭں مطلب برونہہ ٲسۍ یِوان واریاہ مَزٕ تہٕ آز چھُنہٕ تیوٗتاہ کیٚنہہ آز چھُ مطلب سورُے کیٚنہہ مٔشروُکھ یہِ نیہِ نیہِ مِشیٖنہٕ تہٕ مٔشروُکھ سورُے تیُتھ تِتھۍ کٔنۍ چھِنہٕ مطلب آز ایویلیبٕل یِتھ کٔنۍ برونہہ اوس گژھان